آزکِس دُنیاہَس منٛز چھِ گیمہٕ تِم چیٖز سُہ سُہ سُہ سُہ وٕنکٮ۪نَس ذٔریعہِ ییٚمہِ سۭتۍ أسۍ اِنسان چھِ پَںُن رِلیٖف پَنُن ماینٛڈ چھِ ہٮ۪کان اٮ۪نٹَرٹین کٔرِتھ سُہ چھِنہٕ پَنُن یوٚہَے یوت رِلیٖفٕے یوت ختم کَران سُہ چھِنہٕ پَنٕںۍ ٹٮ۪نشَنٕے یٲژ ختم کَران کینٛہہ اگر سُہ اگر اِنسان پَنُن رِلیٖف پَنُن ٹٮ۪نشَن کَرِ دٮ۪ماغہٕ منٛز ختم سُہ روزِ وٮ۪لدی سُہ روزِ ہٮ۪لدی یوٗتاہ اِنسان ہٮ۪لدی روزِ تیوٗتاہ گژھِ سُہ فِٹ تیوٗتاہ روزِ سُہ تیوٗتاہ بَڑِ تٔمِس لایف بیٖنٛگ تیٖژاہ بَڑَن تٔمِس اِمیوٗن سِسٹَم گژھِ دوٚر تیوٗتاہ گژھِ اِمیوٗن سِسٹَم تٔمِس اَصٕل اگر نہٕ اِنسانَس اِمیوٗن سِسٹَمٕے روٗد اَصٕل اگر نہٕ اِنسان اِنسانَس دوٚہَے روزِ مٮ۪نٹَل ہٮ۪لٕتھ تھوڑا خراب خراب ٹٮ۪نشَنو سۭتۍ سُہ اِنسان گژھِ خراب سُہ ہیٚکہِ تٔمِس ہیٚکہِ اَنفارچُنیٹ ڈٮ۪تھ تہِ گٔژھِتھ مگر اَزکہِ گیم چھِ یِم چھِ واریاہ رِلیٖف یِم چھِنہٕ اَسہِ سٕٹرٛٮ۪س یِم تہِ سٕٹرٛٮ۪س اِنسانَن تہِ منٛز چھِ آسان سُہ چھِ دٮ۪ماغہٕ منٛز یِم کَڑان یِم چھِ سٕٹرٛٮ۪س سٲلِم مۄکلاوان کَران چھِ دٮ۪ماغ اَصلَس کُن گِنٛدنَس کُن یہِ چھِنہ آزکِس زمانَس منٛز چھِنہٕ گیمٕز اٮ۪نٹَرٹینمٮ۪نٛٹٕے یوت خٲطرٕ یوٗز کَران آز چھِ واریاہ ڈٮ۪ولَپمٮ۪نٛٹ یِمَن گیمَن منٛز آز چھِ آلَمپِکسَن منٛز چھِ گژھان نفر گیمَن منٛز گِنٛدِتھ رُ اَتھ چھِنہٕ رِموڈ آز چھِ روٗلَرٕے آز چھِ کینٛہہ تہِ گامَن منٛز تہِ چھِ اَز گیم گِںٛدان آز چھِ ہرکُنہِ ہرکٲنٛسہِ آز چھِس لگ بگ چھِ اِنڈیاہَس منٛز آز سٲرنٕے موبایل فون موبایل فون اگر کانٛہہ تہِ گیم گِںٛدِ تَتھ منٛز چھِ آز آنلاین گیمٕز آسان یُس یَتھ پٮ۪ٹھ پَنُن کیریَر تہِ چھُ واریَہو لُکو بنوومُت پَنُن یوٗٹوٗب چَنَل چھِ کھُلاوان سِٹرٛیٖمَر چھِ بَنان یِم پَتہٕ لَچھَن کَرورَن منٛز رۄپیَن چھِ زِ رۄپیہِ چھِ زینان سُہ چھِنہٕ تِتُے یوت چھِنہٕ کینٛہہ پَتہٕ چھِ ییٚمہِ آے ییٚمہِ آے کِرکَٹَن وِرکَٹَن چھِ وٲلڈٕ کَپ وٲلڈٕ کَپ کینٛہہ تہِ لَگان ییٚمہِ آے چھِ یِمَن آنلاین گیمَن تہِ آنلاین گیمَن تہِ چھِ اَتھ مۄکلان لگان ای سپوٹٕس تِم چھِ کَران تُہُنٛد اَتھ تُہُنٛد یہِ بڑاوان وٮ۪لٕتھ بَڑاوان پونٛسو سۭتۍ چھِ وٮ۪لٕتھ بَڑاوان أتی چھِ بَڑان أتی چھِ دٮ۪ماغ تہِ گژھان فُلی یہِ نہ أسۍ حظ چھِ کینٛہہ زینان أسۍ حظ چھِنہٕ ژھوٚرُے گیم گِنٛدان کِہیٖنۍ بیٚیہِ چھِ یوٚتانۍ نہٕ یوٚتانۍ نہٕ بیٚیہِ اِنسان اٮ۪کٕسٹٔرنَل نٮ۪برِم ہوا چیٚیہِ توٚتانۍ گژھِ اِنسان ٹھیٖک یہِ چھِ وَنُن یہِ چھِ پرٛانٮ۪ن ہُنٛد تہِ وَنُن یوٚتانۍ نہٕ ہَوہَس منٛز گِنٛدِ توٚتانۍ روزِ نہٕ ٹھیٖک آ یہِ گیمہٕ چھِ سٲلِم نٮ۪صفہٕ زیادٕ نہٕ یِم تہِ آوُٹ ڈور گیمٕز چھِ آسان تِم چھِ اِنسانَس بَناوان ہٮ۪لدی نفر اگر تم ہَوا چٮ۪ن تمَن چھِنہٕ آکسی ڈاے آکسیٖجَن چٮ۪ن تم اَصٕل کاربَن ڈاے آکسایڈ یُس تمَن کھیوٚمُت آسہِ سُہ تہِ شرٛوٚپہِ اَصٕل پٲٹھۍ ڈایجَسشَن گژھِ اَصٕل ڈایجَسشَن گژھِ واریاہ اَصٕل پٲٹھۍ ییٚلہِ ڈایجَسشَن گژھِ اَصٕل پٲٹھۍ اِنسانَس شرٛوٚپہِ اَصٕل پٲٹھۍ تٔمِس گژھِ اِمیوٗن سِسٹَم تہِ اَصٕل گوٚو اَکھ گوٚو اِمیوٗن سِسٹَم بیٚیہِ ییٚلہِ آکسیٖجَن چھِ اَصٕل سٔرکیوٗلیٹری سِسٹَم بَڑِ تٔمِس ہاٹ اَٹیک ہاٹ اَٹیک چانسٕز چھِ واریاہ کَم گژھان اٮ۪تھلیٖٹَن کیٛازِ تۄہہِ آسیو بوٗزمُت ہاٹ اَٹیک چھُ ہاٹ اَٹیک چھِنہٕ نٮ۪گلٮ۪کٹہٕ أسۍ ہٮ۪کو نٮ۪گلٮ۪کٹہٕ یوٗتاہ اٮ۪تھلیٖٹَن چھِ ہاٹ اَٹیک گژھان کیٛازِ چھِنہٕ گژھان تِکیٛازِ تمَن چھِ آسان سِسٹَم گوٚمُت أنٛدرٕ سٕرکیوٗلیٹری سِسٹَم واریاہ دوٚر یِمو گیمو گِںٛدۍ گِنٛدۍ کیٛازِکہِ تِمَن چھِ آسان سِسٹَم گوٚمُت أنٛدرٕ اٮ۪ڈاپٹہٕ نا یارا میٛا چھِ ہٮ۪لٕتھ میٛا چھِنہٕ گژھِ نہٕ یِم اَتہِ چھِ اگر مےٚ آکسیٖجَن پے کٔمی تہِ مےٚ نا گژھِ نہٕ امہِ سۭتۍ کِہیٖنۍ پَتہٕ چھِ سُہ گِنٛدان میٛا چھِ گٔمٕژ یہِ صحت أمِس یہِ چھِنہٕ آسان کِہیٖنۍ گیمہٕ چھِنہٕ سٕٹرٛسٕے یوت رِلیٖو کَران یِم چھِ ہرکُنہِ منٛز مَدَد کَران آز کیٛاہ گامَن منٛز وٕ کرو أسۍ گامَن منٛز گامَن منٛز چھِ زَبہِ آسان گامَن منٛز چھِ زیادٕ گیمہٕ گِنٛدان آوُٹ ڈور تَوَے چھِنہٕ گامَن منٛز زیادٕ ہاٹ اَٹیک کیس یِوان گامَن منٛز چھِ کینٛہہ تہِ آوُٹ ڈور گیم گِںٛدان زیادٕ تَر چھِ کِرکَٹ گِنٛدان کِرکٹ سۭتۍ چھُ کِرکَٹ سۭتۍ چھُ سٕٹیمنا چھِ بڑان ساروی کھۄتہٕ بوٚڈ چیٖز سٕٹیمنا چھِ بَڑان سٕٹیمنا سۭتۍ چھِ ہٮ۪کان أسۍ واریاہ کٲم تھَکنہٕ روٚس کٔرِتھ اگر سٕٹیمنا بڑیو اِنسانَس واریاہ کٲم چھِ ہٮ۪کان تھَکنہٕ روٚس کٔرِتھ پٔرسٕنیلٹی اگر نہٕ گیمہٕ گِنٛدو پٔرسٕنیلٹی گژھِ نہٕ ڈٮ۪ولَپ اَصٕل پٲٹھۍ فِزیٖک روزِ نہٕ تِژھ پرٛٲنۍ ہِش یا اگر فِزیٖک گژھِ ڈٮ۪ولَپ کانٛہہ تہِ کُن تہِ جاب اِنٹروِوَس منٛز گٔژھِو تِم وٕچھَن ہہ فِزیٖک چھِ اَصٕل اِنسان چھِ اَصٕل وٮ۪لدی اِنسان چھِ یہِ ہیٚکہِ سٲنۍ کٲم کٔرِتھ کہِ کٲم تہِ یی نہٕ توٚتانۍ کٕہٕںۍ کٲم یی نہٕ توٚتانۍ کرنہٕ یوٚتانۍ اِنسان آسہِ مٮ۪نٹَل سٕٹرٛس فِرٛی سٕٹرٛس فِری کُس چھِ کَران سٕٹرٛس فِری چھِ کَران گیم اِن ڈایرَکٹٕلی چھِ گیمہٕ کَران مَدَد وٮ۪لٕتھ بَڑاونَس منٛز وٮ۪لٕتھ کَم آمدٔنی بَڑاونَس منٛز کانٛہہ تہٕ کٲم کَرنَس منٛز اگر نہٕ دٮ۪ماغٕے اوس اگر نہٕ صحتٕے اوس ٹھیٖک اِنسان ہیٚکہِ نہٕ اوٚوَرآل کٲم کٔرِتھ اوٚوَرآل چھِ گیمہٕ کَران واریاہ مَدَد سٕٹرٛس رِلیٖو کَرنَس منٛز